ٲں پٔتمہِ ؤریہِ حظ اوٚن مےٚ فوٗن ریٚڈمی نوٹ ناین پرٛو یہِ چھُ ایٚنڈرٛایِڈ فوٗن سمارٹ فوٗن واریاہ اصٕل فوٗن چھُ اَمِکۍ فیٖچٲرٕس آیہِ مےٚ واریاہ زیادٕ پَسنٛد اَتھ چھُ بیٹری بیک اَپ واریاہ زیادٕ اَتھ چھِ بیٹری پانٛژھ ساس ایم اے ایٚچ بیٚیہِ چھُ ہاے وولٹیج چارجر یہِ چھُ واریاہ جلدی چارٕج گژھان تہٕ امہِ علاوٕ چھُ یہِ واریاہ کالَس سَسٹین گژھان ٲں تہٕ امہِ پتہٕ حظ باسیٚو مےٚ اَمیُک دوٚیِم فیٖچر چھُ واریاہ اصل سُہ چھُ کیمرہ امیُک کیمرہ حظ چھُ ٲں واریاہ اصٕل اَمیُک چھِ دۄشوے کیمرہ فرٛنٛٹ کیمرہ بیک کیمرہ چھِ اَتھ واریاہ زبردست یِم حظ چھِ ہاے کالٹی اِمیج تُلان ٲں بیٚیہِ باسیٚو مےٚ حظ یہِ اَمِچ یۄس ٲں ریم تہٕ رام چھِ یہِ حظ چھِ ژور اکھ ہَتھ اَٹھووُہ تہٕ یہِ نہ حظ چھُ ہینٛگ وینٛگ گژھان کیٚنٛہہ اگر أسۍ کَمپِیَر کَرو باقیَن فونَس سۭتۍ تہٕ یہِ چھُنہٕ ہینٛگ گژھان حظ کیٚنٛہہ امہ علاوٕ اگر أسۍ واریاہَس کالَس چَلاوو تہِ یہِ چھُنہٕ ہیٖٹ اَپ گژھان تیوٗت حظ کہیٖنۍ تہٕ ایز پٔر ماے وِو میانہِ حِساب حظ چھُ یہِ واریاہ اصٕل فوٗن حظ